اَسلامُ علیکُم عرض حظ سر عرض حظ چھُم آ مےٚ حظ چھِ کاکَد ٲسۍ مٕتۍ سۭتۍ مےٚ حظ چھِ اٮ۪م اے کوٚرمُت بہٕ اوسُس امہِ بروںٛٹھٕ پرٛایویٹ سکوٗلَس پرناوان تہٕ مےٚ کٔر تٔمۍ کوٚر مےٚ اٮ۪ڈجَسٹ مےٚ حظ چھِ کوٚرمُت اٮ۪م اے حظ چھِ مےٚ کوٚرمُت مےٚ بہٕ اوسُس پَرناوان امہِ بروںٛہہ اوسُس بہٕ پَرناوان پرٛایویٹ سکوٗلَس بہٕ اوسُس پرناوان زٕ ژور ؤری بروںٛہہ مےٚ گٔے زٕ ژور ؤری مےٚ مےٚ کر حظ کُنہِ منٛز کر مےٚ کُنہِ منٛز کَر مےٚ سٕلٮ۪کٹ مےٚ اِنٛگلِش حظ اِنٛگلِش ہے پَتہٕ کیٛاہ تَتہِ ہے ٲسۍ دِوان رۄپیَس پانٛژھ پانٛژھ ٲسۍ دِوان تَتہِ ٲسۍ دِوان پانٛژھ پانٛژھ ساس اہن حظ آ تَتہِ حظ دِوان لگ بگ نَو ٹُو چھُٹی ترٛیٚیہِ یا ژور بجے بٲگٮ۪ن اہن حظ نَو ٹُو اگر حظ مہربٲنی کٔرِو کینٛہہ مےٚ لٲگِو حظ کُنہِ نہ تہٕ کُنہِ منٛز تُہۍ چھُو حظ میٛٲنۍ مےٚ چھِ مےٚ مےٚ حظ چھِ کاکد أکیٛاہ سۭتۍ تُہۍ وٕچھِو میٛٲنۍ یِم کاکد وٕچھِو تُہۍ اَصٕل پٲٹھۍ اہن حظ پَتہٕ ہے تۄہہِ حظ پانَس باسیو تہٕ تی ٹھیٖک تھٔیِو حظ مگر تھٔیِو حظ مےٚ سُہ تنخواہ کیٛازِ بہٕ حظ چھُس مےٚ حظ چھِ پٔرمٕژ مےٚ حظ چھِ تٲلیٖم واریاہ پٔرمٕژ آ مےٚ حظ چھِ مےٚ حظ چھِ مےٚ چھِ أکیٛاہ کاکد مےٚ حظ چھِ کاکد تہِ سۭتۍ تُہۍ وٕچھِو حظ یِم تہِ وٕچھِو تُہۍ تہٕ اہن حظ نا ٹھیٖک حظ ٹھیٖک حظ ٹھیٖک حظ میڈم جی ٹھیٖک حظ اہن حظ میم ٹھیٖک حظ چھِ میم ٹھیٖک حظ آ میم ٹھیٖک حظ ٹھیٖک حظ چھِ ٹھیٖک چھُ حظ اہن حظ بہٕ حظ آ بہٕ حظ یِم برابر پنٛنِس ٹایمَس پٮ۪ٹھ میم ٹھیٖک حظ چھِ شُکریہ شُکریہ شُکریہ میم شُکریہ اچھا میم